وعلیکُم اسلام آ بِلکُل بِلکُل آ بِلکُل بِلکُل ؤنِو ؤنِو آ بِلکُل بِلکُل اَچھا ٹھیٖک تۄہہِ چھِو کِراے کَرٕنۍ چَک فیر کوٗتاہ چھُ لگان جیٚمِس چھِ لگان پنٛداہ شَتھ رۄپیہِ حظ آ جیٚمِس چھِ لگان پُلوام پُلوامہِ پٮ۪ٹھٕ چھِ لگان پنٛداہ شَتھ تہٕ اننت ناگ تام چھِ لگان پانٛژھ ہَتھ رۄپیہِ سرینگر چھِ لگان سرینگر چھُ لگان ترٛےٚ ہَتھ آ آ پنٛداہ شَتھ رۄپیہِ حظ ژٕ یہِ یور پانٛژھ ہَتھ رۄپیہِ تہٕ سرینگر چھُ لَگان ترٛےٚ ہَتھ تۄہہِ چھُو پٮ۪وان تَرُن جوٚم زیادٕ زیادٕ اَتھ چھُ تھوڑا روڈ نا خرابٕے اَز اَمے موٗجوٗب چھُ تھوڑا لگان اَتھ کِراے تھوڑا زیادے پَہم نَتہٕ اوس نہٕ یوٗت لگان کیٚنٛہہ مگر روڈ چھُ تھوڑا صحیح یہِ ڈیمیج اَتھ چھُ پٮ۪وان تیٖل کھٮ۪وان زیادَے پہم سفرس چھِ تھوڑا اَتھ حظ لگان ترٛےٚ گَنٹہٕ ژور گَنٹہٕ مگر اَز چھُ سَفر تھوڑا علاوٕے اَتھ تہٕ أسۍ چھِ تھاوان شےٚ شےٚ سَتھ گَنٹہٕ چھِ لگان حظ اَمے موٗجوٗب أسۍ چھِ نیران مین چوک مین بَس اَڑٕ بَس سِٹینٛڈ چھِ پُلوٲمِس مین چوکَس منٛز تٔتی چھِ تَتی پٮ۪ٹھ چھِ أسۍ نیران تۄہہِ کر چھُ تَرُن جوٚم وارٕکار تۄہہِ کَر چھُو تَرُن تۄہہِ کر چھُ جوٚم تَرُن ٹھیٖک اگر تُہۍ پانٛژھ شےٚ نَفر ٲسِو چلو رۄپیَس زٕ ترٛےٚ ہَتھ کَرو کَم کَنسیشن کَرو کیٚنٛہہ تہٕ تیٚلہِ کٔرۍزیٚو مےٚ کالٕے فون ییٚمہِ دۄہ تۄہہِ نیرُن آسہِ تُرٛواہ شَتھ رۄپیہِ گوٚو فاینَل وۅنۍ تۄہہِ تہٕ تُہۍ کٔرۍزیٚو کالہٕ کٔرۍ زیٚو تُہۍ مےٚ فون ییٚمہِ ساتہٕ تۄہہِ گژھُن آسہٕ صُبحس مےٚ کٔرزٮ۪و کالہٕ تُہۍ مےٚ فون تُہۍ آ تُرٛواہ شتھ رۅپیہِ چھِ فاینَل تہٕ تُہۍ تھٲوِوزیٚو مےٚ کالے فون کٔرِتھ تہٕ بہٕ تھاوَو تۄہہِ بُکِنٛگ کٔرِتھ تہٕ بہٕ تھاوٕ سیٖٹ بُک کٔرِتھ ٹھیٖک یِتھٕ پٲٹھۍ کَر چھُو پلان تۄہہِ تَرنُک تُہۍ گژھِ ہے تیٚلہِ کٔرۍزیٚو صُبحَس تہِ تُہۍ فون پگاہ دۄہلہِ کٔرۍزیٚو فون آ بہٕ تھاوٕ تُہٕنٛزٕ سیٖٹہٕ کٔژ کَنڈِڈیٹ ٲسِو تُہۍ بہٕ تھاوٕ پانے سیٖٹہٕ کٔرِتھ بُک تیٚلہِ تہٕ ٹھیٖک چھُ نا اَچھا چلو ٹھیٖک چھُ چلو چلو چلو ٹھیٖک چھُ اَدٕ سا چلو سلام علیکُم